ہٮ۪لو السلام علیکُم ہاں السلام علیکُم آ تُہۍ چھُ حظ یہِ ییٚتہِ نَہ شالبٕگۍ ییٛتہِ پٮ۪ٹھ عیٖد گاہ پٮ۪ٹھ چھُۄ حظ تُہۍ حظ یہِ ٹٔرٕف اونَر

اَسہِ حظ ٲسۍ سنٛڈے اَتہِ میچ حظ اوس اَتہِ تھاوُن اسہِ چھِ حظ ٹٔرٕف حظ رَٹٕنۍ اَتہِ آ تُہۍ ؤنِو اَتھ کیٛاہ چھُو تُہۍ چارجٕس ہٮ۪وان ٹٔرفہِ اَد حظ یہِ ٹھیٖک چھُ اَد حظ ٹھیٖک تُہۍ ؤنِو مےٚ اَد حظ اَتھ چھُ نہٕ اَتٮ۪تھ واریاہ ٹیک ٹرٛیک أنٛدۍ پٔتۍ منٛز اچھا اچھا ٹھیٖک اچھا اچھا ٹھیٖک صحیح حظ مگر یہِ بہٕ اَسہِ چھُ اَمہِ موٗجوٗب ٹرٛیٚک حظ رَٹُن پٔتمہِ لٹہِ گِنٛزے اَسہِ اَتہِ میچ پتہٕ حظ گیے اَتہِ لڑٲے اَسہِ حظ چھُ پٮ۪ٹھ ٹیٖمَس منٛز لٔڑکہٕ لٔڑکہٕ زٕ ترٛےٚ تِم چھِ نہٕ بِچار تِم چھِ نہٕ مانٲنی پَتہٕ حظ گَنٛدُن تِم چھِ پٮ۪ٹھ اَسہِ میٖن پٕلیر تِم چھِ ونان ہے لڑاے پَتہٕ چھِ گژھان ٹرٛیٚکَس پٮ۪ٹھ لڑٲے میٹس پٮ۪ٹھ لڑٲے اچھا سنٛڈے چھِ حظ مطلب یُس یُس تُہۍ ونان چھِو أسۍ دِمو مین ٹرٛیک یُس حظ آسہِ سنٛڈے یَلے آسہِ تَمہِ دۄہ اَسہِ حظ چھُ شاہِ ہمدان کِرکَٹ کٕلَب تۄہہِ آسہِ بوزمُت تَمیُک حظ شاہِ ہمدان کِرکَٹ کٕلَب حظ تِمَن حظ چھُ ناو یہِ ابرار اَلیوَن آ ٹایمِنٛگ ٹایمِنٛگ چھِ اَسہِ ٹایمِنٛگ ؤنِو تُہۍ کٔژۍ بَجہِ ٲسِو اٮ۪ویلیبٕل أسۍ کرو نا کَنوے تۄہہِ دَہ بَجے دَہ بَجے حظ کرو کرو أسۍ رِپوٹ تَتٮ۪ن گۄڈنِکۍ سٮ۪شنَس گۄڈنِکۍ سٮ۪شنَس منٛز آ تُہۍ کٔرِو یہِ فِکِس بہٕ کر تۄہہِ اٮ۪ڈوانٛس چھُ حظ کیٚنٛہہ دیُن صحیح صحیح

آ تُہۍ کٔرِو یہِ بِلکُل جِناب فِکٕس تُہۍ ؤنِو مےٚ سَر اَتھ چھِ حظ اَسہِ اٮ۪ڈوانٕس کیٚنٛہہ کرُن تۄہہِ سٮ۪نڈ مٔنی

اَد حظ بِلکُل سَر اَد حظ اَد حظ سُہ کرو أسۍ سُہ کرو أسۍ انشاء اللہ رحمان تُہۍ ؤنِو مےٚ یہِ مہٕ حظ چھِ اَتہِ اَتھ چھِ أنٛدۍ پٔتۍ آسان بیٚیہِ تہِ گنٛدان تَتھ ما چھُ کانٛہہ اِشوٗ گژھان تمن سۭتۍ اچھا اچھا

یہِ چھِ حظ اچھا اچھا ٹھیٖک اَد حظ اَد حظ ٹھیٖک حظ چھُ چلو چلو اللہ تعالیٰ تھٲینو سلامت چلو السلام علیکُم وعلیکُم السلام